اسلام علیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک آ ٹھیٖک پٲٹھۍ حظ اَسہِ حظ اوس یہِ لٔکٕر حظ ٲس اَسہِ ضروٗرت مَکانَس کِژھ حظ آ زالنہٕ خٲطرٕ حظ زیُن حظ یِہَے آ دانٛمبرِس کِژھِ حظ آ دانٛمبرِس کِژھ وۅنۍ چھُنہٕ حظ ونٛدٕ وۅنۍ چھِ ونٛدَس لَگان چھِنہٕ حظ دانٛمبٕر آ تَوَے تَمے موٗجوٗب آ اَچھا ٹھیٖک کۭتِس حظ چھِ کۄینٛٹَل گژھان اَچھا سَتھ ہَتھ چلو ٹھیٖک حظ چھُ مگر مےٚ تہِ حظ مےٚ تھٲوزیٚو حظ تیٚلہِ أنِو حظ کُس حظ مہینٛد آ مَکانَس تہٕ حظ تُہۍ چھُو حظ مَکانٕچ تہِ دِوان آ مےٚ حظ چھِ مَکانَس تہِ حظ چھِ ضروٗرت اَسہِ چھِ اَدٕ ٹھیٖک ییٚلہِ حظ تۄہہِ أنِو تِم تَمی ساتہٕ مگر اَسہِ حظ چھِ مَکانَس تہٕ ضروٗرت حظ اَسہِ چھِ دارِ مطلب جٲلۍ وٲلۍ بَناونہِ حظ بیٚیہِ چھِ اَسہِ پَش تہِ حظ چھُ اَسہِ وُنہِ یِتھٕے کٔنۍ حظ کَرنَے آ اَچھا وَلہٕ ٹھیٖک حظ چھُ مگر آ زیُن حظ چھُ اَسہِ مان ژٕ زٕ کۄینٛٹَل زٕ کۄینٛٹَل حظ زٕ کۄنٛیٹَل زیُن نہَ حظ زٕے حظ آ آ حمام تہٕ حمام تےَ چھُ اَسہِ تہٕ حمامَس تہِ لَگہِ کوٗتاہ حظ لگہِ تُہی ؤنِو حظ تیٚلہِ پانٛژھ شےٚ کۄینٛٹَل چلو ٹھیٖک حظ چھُ پانٛژھ شےٚ کۄینٛٹَل ہیٚنٛڈ حظ اَد ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک حظ چھُ مگر جَلدی حظ گژھِ گژھُن حظ آ

آ بہٕ نہٕ حظ بہٕ حظ چھَس بانٛڈی پورہ حظ بانٛڈی پورہ چلو ٹھیٖک حظ چھُ آ اَدٕ نہَ یِہَے حظ زالُن کِژھ تہٕ بیٚیہِ تھٲوزیٚو اَسہِ مَکان مگر پَشہٕ خٲطرٕ تھٲوزیٚو اَسہِ اَصٕل لٔکٕر حظ آ پَش گژھنہٕ حظ مَضبوٗط گژھُن تَمے موٗجوٗب چھَس بہٕ وَنان بیٚیہِ تھٲوزیٚو دارٮ۪ن وارٮ۪ن کِژھ تہِ اَصٕل تہٕ یِم اَصٕل گژھِ حظ آ چلو ٹھیٖک حظ چھُ اسلام علیکُم